وُنکٮ۪نَس چھُ گورنمینٹ دِوان سٔکالرشِپٕس اَگر أسۍ وٕچھو یہِ سٔکوٗل لیٚولہِ منٛز سٔکالرشِپ تَران چھِ بَچن تَتھ چھِ أسۍ وَنان پرٛی میٹرِک سٔکالرشِپ اَتھ منٛز چھِ دۄنوٕنی تَران تہٕ امیُک یُس کرٛایٹیرِیا چھُ سُہ چھُ آسان پَنٛژاہ پٔرسنٛٹ مارکٕس تہٕ بیٚیہِ گٔژھ آسٕنۍ تِہِںٛز یۄس گَریلوٗ آمدنی چھِ سۄ گٔژھ آسٕنۍ شیٚے لَچھ کَم تہٕ ییٚمِکۍ یِم بَچہ اَتھ کیٚٹَگری منٛز فال چھِ گَژھان تہٕ تِمَن چھِ یِم سٔکالرشپ تَران یِتھَے کٔنۍ اَگر أسۍ میٹرِک ہیٚور کُن وٕچھو پوسٹ میٹرِک سٔکالرشِپٕس یِم یِوان چھِ تَتھ تہِ چھُ آسان سِمِلَر کرٛایٹیٖرِیا تہٕ تَتھ منٛز تہِ چھِ دۄنوَے میل تہِ تہٕ فیٖمیل تہِ یِم زَن چھِ تِم چھِ ہٮ۪کان اَمہِ سٔکالرشِپ نِش فٲیِدٕ تُلِتھ اَمہِ مٔزیٖد چھِ میٚرِٹ کم میٖنز سٔکالرشِپٕز آسان یِم زَن تھوڑا یِمٛ ایٚکٕسٹرٛا آڈنٔری بَچہِ چھِ آسان یِمَن زَن جان ایٚکَڈمِک رِکارڈ چھُ آسان تہٕ گورنمینٹ چھُ تِمَن خٲطرٕ تہِ سکیٖمٕز فَراہَم کَران تَتھ منٛز چھِ فیٖمیلٕز تہِ تہٕ تَتھ منٛز چھِ یِوان میل تہِ تہٕ بیٚیِہ تہِ چھِ کینٛہہ سٔکالرشپ یِم خاص پٲٹھۍ یِمن فیٖمیلَن خٲطرٕ آسان چھِ تہٕ تاکِہ یِم تہِ تاکِہ یِم تہِ کَرَن پرنَس منٛز پَنُن ناو روشَن یِمَن تہِ چھِ کینٛہہ سپیشل سِکیٖم یِوان یِہٕںٛدۍ خٲطرٕ تہٕ یِم تہِ چھِ تَمہِ نِش مُستٔفیٖد گَژھان